مٲنۍ زِندَگی مےٚ وٕچھِ یِم زَن ٹیٚکنالجی ہِنٛز چینٛج تَبدیٖلی آیہِ تِم وٕچھ مےٚ واریاہ تکیاز مےٚ باسان ییٚتھ دورَس مَنٛز گٔے ہِندوستانَس مَنٛز ٹیٚکنالجی زیادٕ ڈیٚولَپ کٔر ٹیٚکنالجی تَرقی ساینسَن کٔر تَرقی یتھ دورَس مَنٛز لَگ بَگ زٕ ساس پیٚٹھے وۄنۍ دٔپِو تُہۍ کیاہ آو وٕنکیٚن ووت پرٛٮ۪تھ گَرَس مَنٛز موبایِل فون یہِ باسیٚو مےٚ ییمہِ سۭتۍ زَن واریاہ زیادٕ مُتٲثِر گٔے لُکَن ہِنٛز زِندَگی دۄنوٕنی اَصل تِتہٕ مَنفرٲدی تہِ فٲیدٕ مَنٛد تہِ آیہِ دٔیِم کتھ چھِ وٕنکٮ۪ن یُس مےٚ بیاکھ ووٚن تِم گٔے رایِس کُکَر یَتھ مَنٛز بَتہٕ وَتہٕ چھِ رَنان یِم حظ چھِ مےٚ بِلکُل مَطلَب بِلکُلٕے اَکھ سُہ چیٖز یُس زَن پرٛٮ۪تھ گَرَس مَنٛز چھُ اور زٕ زٕ ترٛےٚ ترٛےٚ چھِنہٕ أکِس چھِ اَکٲے امہِ بَغٲر چھُ گَرٕ وٕنکٮ۪ن باسان نامُکَمَل ہیوٗ ترٚیٚیِم چیٖز پھِرِج تہٕ واشنٛگ مِشیٖن یِم باسے مےٚ بیاکھ چیٖز اور گیٖزَر گیٖزَر تہِ باسیٚو مےٚ نہَ زَبردَس اکھ چیٖز اور بیاکھ چیٖزچھُ وٕنکٮ۪ن اِنٹَرنیٚٹ سِسٹَم واے فاے باقٕے باقٕے سِسٹَم ییٚمہِ سۭتۍ ہَسا بَدلے واریاہ زیادٕ اگر وٕنکٮ۪ن وٕچھو فیٚکٹریَن ویٚکٹریَن مَنٛز تَتہِ وٕچھ مےٚ وٕنکٮ۪ن بَدلٕے مِثال کے طور پَر اَسہِ چھِ آسان لٲس پورِ فیکٹری پیٚٹھ گَژھان ییٚتہِ زَن ژونٛٹھۍ چھِ ساران تَتہِ ٲسۍ برونٛہہ ریڈن پیٹھ ژونٛٹھۍ ساران ریڈٮ۪ن پیٹھ ژونٛٹھۍ ساران ناکھَس پیٹھ ژونٛٹھۍ ساران وٕنکٮ۪ن چھِ تِم مِشیٖن تِم کرین ہی یِوان تِم چھِ تھَپھ دِوان تِم چھِ پانہٕ سۄ پیٖٹہِ ہیٚور کھالان پوٗنٛژمِس پوہرَس پیٚٹھ یَتھ زَن پانٛژَن نَفرَن اوس لَگان لَگ بَگ زٕ گَنٹے پیٹھۍ پَنٛژَہ کھالنَس تَتھ چھِ لَگان دَہ سیٚکَنٛڈ یا وُہ سیٚکَنٛڈ یا اکھ مِنَٹ زیادٕ کھۄتہٕ زیادٕ ژونٛٹھۍ بَرنَس ٲسۍ مٔہنی آسان وٕنکٮ۪ن چھِ مِشیٖن آمٕژ مِشیٖن چھِ دِوان صاف شِفاف پٲٹھۍ ژونٛٹھۍ تَیار کٔرِتھ بَس اِنسانَس چھُ خٲلی پیٚوان ڈَبَس مَنٛزٕے یوت بَرِنۍ تہٕ تہٕ بَس یِژٕے چھِ کٲم پیٚوان کَرٕنۍ باقٕے چھِ سورُے گریڈِنٛگ ویڈِنٛگ سورُے کَران مِشیٖن یِتھے پٲٹھۍ واریاہ کینٛہہ